اسلام علیٚکُم یُس حظ یہِ پروڈکٹ چُھ میون یہِ چھُ واریاہ اَصٕل حظ أسۍ چھِ کالچن ییٚلہِ بَتہٕ وَتہٕ چھ مۄکلاوان أسۍ کھٮ۪تھ پَتہٕ چھِ أسۍ بیہوان ٹی ویس نِش وٕچھان چھٕ أسۍ نِوز گۄڈٕنیٚتھ پَتہٕ چھ وٕچھان ممی چھ وٕچھان پَتہٕ سیٖریَل بیٚنہِ وٕچھان سیٖریَل بیٚیہِ چھ اَتھ واریاہ فٲیدٕ ٹی وی یَس تِکیٚازِ آز چھ واریاہ واریاہ واقع گژھان دُنۍیاہَس منٛز سُہ چھُ نہٕ کانٛہہ دۄہہ ییٚمہِ دۄہ نہٕ کیٚنٛہہ نوو واقع چھُ سَپدان اسی لیے ٹی وی یُک چھ فٲہِدٕ اسی لیے آسان تِکیازِ یِم تہِ یِم واریاہ واریاہ واقع چھِ گژھان کۭتیا واقع چھِ گژھان شُمارٕے چھُ نہٕ کۭتیا واقع چھٕ گَژھان آز یِم تہِ یِم سٲری یم واقع چھ گژھان یِم چھِ ہٮ۪کان أسۍ آز گری وٕچھِتھ ٹی ویس پٮ۪ٹھ